ہیٚلو اسلام علیکُم آ تُہۍ چھِو حَظ سایکولجِسٹ تُہُنٛد تعارُف تُہُنٛد اۭں بِلکُل حَظ مےٚ چھُ گژھان حَظ یہِ پرابلِم کہِ مےٚ چھُ گژھان تھوڑا سُہ حَظ سُہ ایگزایٹی ٹایپ بیٚیہِ چھُ بہٕ چھُس سُہ انکوم مطلب سُہ واریاہ غلط کران فیٖل مےٚ چھےٚ نہٕ سُہ سُہ سکوٗن ٹایپ روزٲنی تی ہیکو ؤنِتھ تمی حِساب اہن حَظ بِلکُل

بِلکُل حَظ بِلکُل اگر حظ تُہۍ میجر میجر مےٚ ؤنِو بہٕ کیٚاہ کرٕ یہِ مےٚ پزِ کرُن تاکہِ یہِ مطلب مےٚ مہ مِیلہے تھوڑا سا سُہ ہاں بِلکُل بِلکُل بِلکُل حَظ بِلکُل حَظ

اہن حَظ آ بِلکُل حَظ أسۍ کرو اِنشااللہ جلدی کیٛازِ کہِ اسہِ چھِ گژھان امہِ سۭتۍ حَظ واریاہ پرابلِم أسۍ چھِ نہٕ ہیکان فوکس روٗزِتھ کینٛہہ پنٕنِس پرنس منٛز

آ بِلکُل اِنشااللہ أسۍ کرو جلدی تۄہہِ حَظ أسۍ کرو تۄہہِ کال تہٕ اِنشااللہ آدٕ حَظ اسلامُ علیکُم